اَسلام علیکُم وَرحمتہ اللہ وَبَرکاتُہہ یُس اَکھ آرٹ چھُ سُہ چھِنہٕ یِوان آن لاین ہیٚچھنہٕ کینٛہہ یُس سُہ آرٹ اَکھ چھُ سُہ چھِ سُہ اکھ چیٖز یُس نہٕ تۄہہِ سَمجھ یِیو ڈِجٹَل پٲٹھۍ کیٚنہہ مگر یُس سُہ آرٹ چھِ سُہ چھِ چھِنہٕ ڈِجٹَل پٲٹھۍ سَمٕجھ یِوان کینٛہہ یۄس آرٹ چھِ سُہ سُہ چھِ ڈِجٹَل پٲٹھۍ سَمٕجھ یِوان کیٚنٛہہ اَگر اَسہِ سَمھجُن آسہِ سُہ چھِ یِوان برونٛہہ کَنہِ سَمٕجھ ہُتھ پٲٹھۍ چھِنہٕ سُہ یِوان سَمٕجھ

اگر نہٕ تۄہہِ پَتہ آسیو اگر تۄہہِ پَتہ آسیو سُہ چھِ ڈِجٹَل پٲٹھۍ کیٚنٛہہ یِوان سَمٕجھ یُس یہِ آرٹ چھُ مےٚ چھِ واریاہ قٕسمٕکیو پانہٕ آرٹ سُہ چھِ مےٚ چھِ ہینٛڈ کرٛافٹِنٛگ تگان یُس نہٕ ییٚتہِ کٲنٛسے آسہِ تَگان تۄہہِ منٛز ہینٛڈ کرٛافٹِنٛگ چھِ سُہ چیٖز اَکھ سُہ اَکھ چیٖز یۄس نہٕ کٲنٛسی آسہِ تَگان ہینٛڈ کرٛافٹِنٛگ چھِ سُہ چیٖز یُس نہٕ تۄہہِ سَمٕجھ آسیو کینٛہہ تۄہہِ چھَو پَتہ ہینٛڈ کرٛافٹِنٛگ چھِ ہیٚچھنہٕ خٲطرٕ واریاہ چیٖز ضوٚرَتھ یِم سۄ ژوٗر چیٖز چھِ تٕم چھِنہٕ یِتھ پٲٹھۍ کٲنٛسہِ یِوان سَمٕجھ کیٚنٛہہ تِم چھِ وُلٹہٕ کُڑُر سَمجھنۍ آسان تۄہہِ چھو نہٕ پَتہ ہینٛڈ کرٛافٹِنٛگ کۭژاہ چھِ کُڑُر یۄس تۄہہِ ہینٛڈ کرٛافٹِنٛگ تَگان آسیو سُہ آسیو نہٕ یِتھ پٲٹھۍ تۄہہِ تَگان کینٛہہ مگر یۄس تۄہہِ ڈِجٹَل ہہ آرٹ چھُو سُہ آسہِ واریاہے قٕسمٕکیُو مگر ڈِجٹَل آرٹ چھِنہٕ یِتھ پٲٹھۍ سَمٕجھ یِوان کینٛہہ ییٚلہِ ییٚلہِ آرٹ چھِ یُس آرٹ چھِ سُہ چھِ واریاہ قٕسمٕکیو آسان أڑۍ آرٹ چھِ آسان تِمہٕ تِمہٕ ڈِجٹل پٲٹھۍ سَمٕجھ یِن نہٕ کینٛہہ أڑۍ آرٹ چھِ آسان تِم یِم اَسہِ ڈِجٹَل پٲٹھۍ یِن سَمٕجھ أڑۍ آرٹ گٔے تِمہٕ یِمہٕ ڈِجٹَل پٲٹھۍ یِن سَمٕجھ مےٚ چھِ سۄ آرٹ یُس ڈِجٹل پٲٹھۍ یی نہٕ سمجھ کیٚنٛہہ مےٚ چھِ سۄ اَکھ آرٹ یُس نہٕ ڈِجٹَل پٲٹھی سَمٕجھ کینٛہہ اگر تۄہہِ پَتہ آسیو آرٹ سُہ چیٖز اَکھ یُس نہٕ کٲنٛسہِ یِوان چھِ سَہَل سَہل سَمٕجھ مےٚ چھِ ہینٛڈ کرٛافٹِنٛگ ہُنٛد آرٹ یہِ چھِنہٕ کٲنٛسے تران سہل سہل سَمٕجھ کیٚنٛہہ بیٚیہِ آرٹ ڈِجٹَل آرٹ یہِ چھِنہٕ زانہہ مےٚ باسیومُت یہِ گژھِ کامیاب کینٛہہ اَگر یہِ ڈِجٹَل آرٹ چھِ یہِ چھِنہٕ کامیاب مےٚ باسان کینٛہہ مگر یُس آرٹ ہیوٗمَن چھِ اَتھ سۭتۍ چھِ پانہٕ بَناوان سُہ آرٹ چھِ پٔرفیٚکٹ سُہ چھِ کامیاب تَتھ ہیٚکہِ نہٕ کٕہٕنۍ رُکنٲیِتھ اگر تَتھ کانٛہہ رُکنایہِ تۄہہِ باسیو سُہ پاگل اِنسان اَسَلامُ علیکُم مےٚ بہٕ وَنہٕ ہاو بیٚیہِ کینٛہہ مگر فِلحال گٔے مےٚ چھُٹی تہٕ صُبحن وَنہٕ بہٕ باقٕے تَتھ منٛز